اَسہِ چھُ پٮ۪وان حظ یِہُنٛد کۄکرَن ہُنٛد ماز واریِہو طریٖقو اِستعمال کَرُن حظ اَتھ چھِ پٮ۪وان واریاہ طریٖقہٕ وٕچھِنۍ حظ بیٚیہِ چھِ ماران أسۍ یِمَے اَکثر حظ مان ژٕ کۄکَر حظ زیادٕ پَتہٕ چھِ کَران حظ یہِ حِصَن منٛز مِثال واریاہ پاٹٕس بَناوان اَتھ واریاہ پاٹٕس مگر اَتھ چھِ پٮ۪وان حظ ضٔروٗری تیز شرٛاپُچ حظ ضوٚرَتھ تیز شرٛاپُچ اینڈ بیٚیہِ چھِ اَتھ منٛز پٮ۪وان حظ واریاہ مِثال سُہ گوٚژھ سامان آسُن واریاہ اِستعمال پٮ۪وان کَرُن سُہ گوٚژھ واریاہ تیز سامان گوٚژھ آسُن اَتھ خٲطرٕ کیونکہِ ییٚمہِ سۭتۍ اَسہِ پیٖس گَژھن حِصہٕ گَژھن جلدی بیٚیہِ چھِ پؠوان اَمہِ مِثال نٔو نٔو مِثال مِٹیٖرِیَل پٮ۪وان یِہٕنٛدِ خٲطرٕ اَنُن مِٹیٖرِیَل پٮ۪وان مان ژٕ گرٛو کَرنہٕ خٲطرٕ یِم چھِ بَڑان تَمہِ سۭتۍ حظ زیادٕ مِثال اَتھ منٛز چھِ مَکٲے وَکٲے یِمَن پؠوان حظ دیُن یِمَن بیٚیہِ چھِ پٮ۪وان حظ اَتھ خٲطرٕ پٮ۪وان لیبَر مان ژٕ مِثال مٔزوٗرۍ پؠوان تھاوٕنۍ اٮ۪ویلیبٕل تھاوان حظ بیٚیہِ پٮ۪وان اَتھ آ اَتھ منٛز ٹرٛانٕسپوٹیشَن ٹرٛانٕسپوٹ گاڑِ واڑِ پٮ۪وان مِثال اَتھ چھُ لَگان مٮ۪ٹیٖرِیَل اورٕ یورٕ سارُن ہُہ یہِ بیٚیہِ چھِ پٮ۪وان اَتھ تھاوُن حظ مان ژٕ أتۍ مِثال کۄکَر اَگر کۄکَر کٲنٛسہِ مِثال یہِ چھِ پٮ۪وان حظ مِثال نٮ۪صٕف دیُن نٮ۪صٕف پؠوان أتھۍ تھاوُن کیونکہِ بیٚیہِ ساتہٕ مِثال کُنہِ لَگان حظ بیٚیہِ بیٚیہِ چھِ حظ ڈِسٹِرٛبیوٗٹ یِم پٮ۪وان تقسیٖم کَرٕنۍ وارِیَہَن قٕسمَن حظ مِثال وارِیَہَن پٮ۪وان ترٛاوٕنۍ حظ تقسیٖم پٮ۪وان کَرٕنۍ حظ